ہیٚلو ہیلو السلامُ علیکُم تُہۍ چھُو تُہۍ چھُو وانی جویلر راجوٗری کَدلہٕ پیٚٹھ اَہن حظ اسہِ حظ اوس عرض اکھ اَہن حظ مےٚ چھِ کورِ خانٛدَر مےٚ حظ ٲسۍ ضۄرت کٔرۍ ہار واجہِ دوٗر اَہن حظ مےٚ چھِ اَکہِ حساب سیٚٹ ضوٚرت اَہن حظ مےٚ وٕنتَو مگر یہِ چھا صاف یہِ کیاہ سۄن چھِ آسان مطلب اتھ چھِ نا فرق اتھ چھِ نہٕ حظ قٕسم آسان مےٚ حظ چھِ رِشتہٕ دار تہِ ہٮ۪وان تۄہی نِش تِموٕے ووٚن مےٚ

اَہن حظ مگر مےٚ دٔپۍ تَو تُہۍ یہِ یہِ چھِ نہ حظ آسان مطلب اتھ منٛز چھِ آسان واریاہ فرق اَتھ منٛز چھِ آسان سۄنَس تہٕ سۄنَس چھِ آسان فرق کیٚنہہ یہِ کیاہ مطلب اَہن حظ مےٚ چھِ یہِ اَہن حظ کِیٚنہہ چِھنہٕ تیٚلِہِ مگر مےٚ چھِ کورِ خانٛدر تہِ مےٚ چھِ آش حظ تۄہی پٮ۪ٹھ وۄنۍ تھٲومٕژ مےٚ دوٚپ یہِ بہٕ اوٚسُس واریاہ کران بہٕ گوٚوُس واریاہَن سۄنٛرَن

اَہن حظ بیٚیہِ چھِنہٕ مےٚ نَقٕد پونسہٕ چھِنہٕ مےٚ تیٖتیاہ کیٚنٛہہ بہٕ دِمو پتہٕ تۄہہِ اِنسٹالمینٛٹَن منٛز وارٕ وارٕ حظ اَہن حظ جناب پرٕژھُن چھ نَہ حظ آسان وۄنۍ پَنِنہِ حساب ہے مےٚ حظ چھِ یُن کَمے دوٗرِ پیٚٹھ مےٚ چھِ یُن مطلب قَمَر وارِ پیٚٹھ ادٕ حظ کیٚنہہ چھُنہٕ چلو چلو السلامُ علیکُم